پَنٛداہ اکتوٗبر کُنوُہ شیٚتھ پَنٛژاہ ژوٚوُہ جَنؤری کُنوُہ شیٚتھ اَکتٲجی تٕرٛہ فیبَرؤری کُنوُہ شیٚتھ سَتہٕ ستَتھ ترٛےٚ جُلاے زٕ ساس ترٛےٚ تٕرہ سَتمبر زٕ ساس زٕتووُہ